گیمزو سۭتۍ ہَسا چھِ واریاہ سکلز کَران ڈیٚولَپ اَکھ پٔرسَن اکھ اِنسان روٗلَر ایریا روٗلَر کمیٖٹیٖزَن مَنٛز یمہِ سۭتۍ ہَسا اکھ اِنسان واریاہ تھوٚد جَمپ ہیٚکان چھ کٔرِتھ گیمزٕکیٚو ذٔریعو یمہِ سۭتۍ ہَسا اکھ اِنسان دَو چھُ ہیٚکان واریاہ تیز تُلِتھ بیٚیہِ یمہِ سۭتۍ ہَسا اکھ اِنسان سوِم چھ ہیٚکان کٔرِتھ اَصل پٲٹھۍ واٹرَس مَنٛز یمہِ سۭتۍ ہَسا تٔمِس ڈُبنُک خَطرٕ چھُنہٕ آسان کینٛہہ سُہ چھُ ہیٚکان واٹرَس مَنٛز سوم اَصل کٔرِتھ یِم ہَسا چھِ تِم سِکلہٕ یِم ہَسا گیمزو سۭتۍ چھِ گَژھان ڈیٚولَپ أکِس اِنسانَس مَنٛز روٗلَر کٔمیٖٹیٖزَن مَنٛز